تُہُنٛد کوسچن چھُ کہِ تۄہہِ کٕمۍ پانٛژھ ڈیٹ چھِو یاد یِم یِم نہٕ أسۍ رِمیٚمبر چھِ ہر ساتہٕ کَران یَتھ منٛز بہٕ زامٕز چھَس سُہ گوٚو زٕ ساس تہٕ ترٛےٚ تَمہِ تَتھ منٛز چھَس بہٕ زامٕژ تہٕ تَتھ پؠٹھ چھِ أسۍ ہر ؤرۍ یہِ چھِ أسۍ کَران تَتھ ڈیٹس پؠٹھ میون بٔرٕتھ ڈے مَناوان تَمہِ دۄہ چھِ أسۍ فنگشن چھِ لگان گرس منٛز اِنوایِٹ چھِ کران سارنٕے یِتھ کٲٹھۍ زَن مےٚ یہِ ڈیٹ چھُ روزان ہمیشہ یاد تَمہِ باد چھُ بیاکھ ڈیٹ یَتھ منٛز مےٚ فٔسٹہٕ پوزِشن چھِ أنمٕژ ڈِسٹرک لیولہِ پؠٹھ چھِ مےٚ فٔسٹہٕ پوزِشن أنمٕژ تہٕ تَتہِ اوس اسہِ نات کَمپیٚٹِشَن سُہ اوس زٕ ساس تہٕ ترٛۆہَس منٛز ییٚتہِ ڈیٹ چھَس بہٕ رِمیٚمبر ہر ساتہٕ کَران بیٛاکھ ڈیٹ اوس یَتھ منٛز سانہِ میانہِ قزنہِ چھِ سۄ چھِ واریاہ یِم پرٛنسیس اسہِ سارنٕے سۄ چھِ واریاہ کٲلۍ زامٕژ تہٕ سۄ زاے زٕ ساس تہٕ باہَس منٛز تہٕ یہِ ڈیٹ تہِ چھُ سانہِ خٲطرٕ واریاہ سُپیشَل یہِ تہِ چھِ اَسہِ رِمیٚمبر کران ہر ساتہٕ